اَگَر أسۍ وُچھو زِ ہِنٛدوستانَس مَنٛز یِم زَن یِتھۍ کانٛہہ نَفَر چھِ یِمَن مَنٛز کیٚنٛہہ ہُنَر چھُ آسان موٗجوٗد کانٛہہ چھُ آسان اصٕل تَصویٖر بَناوان کانٛہہ چھُ آسان بَدَل کانٛہہ چیٖز چھُ آسان کٲنٛسہِ مَنٛز چھِ آسان بیٚیہِ کیٚنٛہہ ہُنَر ڈِزاینِنٛگ چھِ آسان کانٛہہ کران یا کانٛہہ چھُ آسان کانٛہہ چھُ آسان پینٹَر چھِ آسان کانٛہہ یا کانٛہہ چھُ آسان مَطلَب فرٛیم چھِ آسان کانٛہہ بَناوان تَتھ مَنٛز چھ تِہٕنٛدۍ ناو لیٚکھان تَتھ چھِ وَنان کیلی گرٛافی تِم کامہِ تہِ سُہ ہُنَر چھُ آسان کٲنٛسہِ یا کانٛہہ چھُ آسان کانٛہہ کانٛہہ مَطلَب ییٚمِس مَنٛز کیٚنٛہہ ہُنَر چھُ آسان مٲنٛز لاگنُک ہُنَر چھُ آسان کٲنٛسہِ مَنٛز یا باقٕے باقٕے چیٖز کانٛہہ چھُ آسان مَطلَب ڈِزاینِنٛگ اِنجینَر مَطلَب سُہ چھُ آسان زَبَردَس اِنجینَر تٔمِس مَنٛز چھُ سُے آرٹ آسان سُہ چھُ آسان بہتریٖن ڈِزاین دِوان ہر کُنہِ چیٖزس خٲطرٕ اِنڈیاہَس مَنٛز چھِنہٕ تِمَن مَطلَب اصٕل پٲٹھۍ ریٚسپیٚکٹ یا اصٕل مَطلَب یِمَن چھُنہٕ موقعہٕ میلان کِہیٖنٛۍ تہِ یِم پَکہَن برٛونٛہہ یا یِمَن چھُنہٕ سۄ مَطلَب عزت چھُنہٕ یِمَن میلان کِہیٖنٛۍ تہِ نہٕ ہِندُستانَس مَنٛز کیٛازِ اَگَر اے أسۍ وُچھو وُنکیٚن چھِ جایہِ جایہِ یِوان مطلب یِمہٕ یِمہٕ ہُنَر وٲلۍ لوٗکھ چھِ یِوان جایہِ جایہِ لَبنہٕ یہُنٛد وَجہ چھُ یہِ زِ یِمَن چھِ نہٕ موقعے میلان زِ یِم پَکہَن برٛونٛٹھ یا یِم کیٚنٛہہ یِمَن چھِ آسان مَطلَب وُنکیٚن چھِ وُنکیٚن اگرے أسۍ وُچھو جایہِ جایہِ مَطلَب جایہِ وُنکیٚن چھِ لَژھِ ہٕنٛدۍ پٲٹھۍ چھِ وُنکیٚن ہِندُستانَس مَنٛز آٹِسٹہٕ یِمے یِمَن یِمَن کیٚنٛہہ ہُنَر چھِ یِم چھِ وُنکیٚن ہِندُستانَس مَنٛز چھِ وُنکیٚن ساسہٕ بٔدۍ چھِ کٲتیٛاہ پَکَن برٛونٛٹھ مَطلَب یِمن چھَنہٕ کانٛہہ موقعے دِوان یِمن پَزِ یِمن پَزِ کانٛہہ یِمن خٲطرٕ الگ مَطلَب اَگَرے ہِندُستان اَگَرے گورمِنٛٹَس پَزِ یِمَن خٲطرٕ اکھ اَلَگ کانٛہہ سِکیٖم کَڈٕنۍ یا اکھ اکھ اَلَگ کانٛہہ رول کَڈُن یِمَن یِمَن یِمَن ہُنَر والیٚن خٲطرٕ یِمَن مَنٛز کیٚنٛہہ ہُنَر چھُ کانٛہہ چھِ پینٹِنٛگ کانٛہہ چھُ کیلِ گرٛافی کَران یا کانٛہہ چھُ ڈِزاینِنٛگ کَران گورمِنٹَس پَزِ یِمَن خٲطرٕ اکھ اَلَگ کانٛہہ سِکیٖم کَرٕنۍ اکھ الَگ کانٛہہ مَطلَب جَماتھاہ کَڈٕنۍ یِم زَن یۅس زَن یِمَن ہُنَر والیٚن لوٗکَن خٲطرٕ آسہِ ہَے یِمَن مَنٛز زَن کیٚنٛہہ ہُنَر چھِ یہِ گورمِنٹَس پَزِہے یِمَن خٲطرٕ کانٛہہ اَلَگ کانٛہہ سِکیٖم تھاوٕنۍ یۅس زَن یِم یتھ یِتھٕ کٔنۍ زَن یِم برٛونٛہہ پَکہٕ ہان یِتھٕ کیٚن زَن یِمَن تہِ میلہِ ہے موقعہٕ زِ یِم بَناوہَن پَنُن مَطلَب پَنٕنۍ زِنٛدَگی بَناوہَن یِم أتھۍ مَنٛز یُس یِمَن کار تَگان چھُ وُنکیٚن چھِ مَطلَب یِہٕنٛز لایف چھِ وُنکیٚن یُہُنٛد یُہُنٛد مَطلَب یِہِنٛز زِنٛدَگی چھِ وُنکیٚن گٲمٕژ ضایہِ تِکیٛازِ یمن چھُنہٕ میلان موقعہٕ کِہیٖنٛۍ یمن چھُنہٕ سۄ عزت میلان کِہیٖنٛۍ حوصلہٕ اَفزٲیی میلان کِہیٖنٛۍ تہِ نہٕ تِکیٛازِ یِمن چھُنہٕ موقعے دِوان کانٛہہ یِمن چھُے نہٕ دِوان کانٛہہ موقعہٕ یِم پَکہَن برٛونٛٹھ یِم ہاوٕہَن پَنُن ہُنَر لوٗکَن یمن چھِنہٕ سُہ موقعے چھِنہٕ یِمن دِوان وُنکیٚن گورمِنَٹ یہِ چھُ سورُے تَقسیٖر ریٖزَن چھِ صِرِف اکھ گورمِنٛٹ چھِ اکھ ریٖزَن یُس نہٕ یِمَن ہُنَر والیٚن لوٗکن چھِ موقعہٕ دِوان کِہیٖنٛۍ تہِ